اگر میٛٲنِس فونَس مںٛز یا میٛٲنِس کَمپیوٗٹرَس منٛز یا لٮ۪پٹاپَس منٛز مطلب کانٛہہ تہِ مطلب اِشوٗ گژھِ مطلب بہٕ چھَس کَران کٲم اَسہِ چھِ ییٚتہِ مطلب اَکھ گُڈ سٔروِس اٮ۪ویلیبٕل سٲنِس گامَس منٛز یُس مطلب سٲنۍ یِم پرٛابلِم چھِ کَران ٹھیٖک تہٕ اَسہِ چھُ تمَن ہُنٛد نمبر تہِ أسۍ چھِ کَران تمَن فون کہِ مطلب اَسہِ چھِ اِتھ پٲٹھۍ پرٛابلِم گٔمٕژ أسۍ کِتھ پٲٹھۍ کرون یہِ ٹھیٖک اگر مطلب اَسہِ تم وَنَن تُہۍ ہیٚکِو یہِ پانَے ٹھیٖک کٔرِتھ اَتی تہٕ کَران چھِ أسۍ پانَے مطلب ٹھیٖک تہٕ چھِنہٕ پٮ۪وان اَسہِ گژھنَس ضٔروٗرتھ کِہیٖنۍ البتہ اگر أسۍ زیادٕ آسٮ۪س گوٚمُت زِ تیٚلہِ چھِ أسۍ نِوان تور تہٕ سُہ چھِ مطلب کَران ٹھیٖک بیٚیہِ چھِس وَنان زِ اَسہِ مطلب اَسہِ کوٗتاہ لَگہِ تَتھ پیمٮ۪نٛٹہٕ کۭژاہ گژھٮ۪س کوتاہ ٹایم لَگٮ۪س تہٕ کٔژَن دۄہَن منٛز آسہِ واپَس مطلب کٔژَن دۄہَن منٛز ژٕ مطلب دی زِ اَسہِ واپَس سُہ ٹھیٖک کٔرِتھ یوٗتاہ ٹایم ژٕ مطلب سُہ تھاے تِم اوکُن چھِ اَسہِ پٮ۪وان پانَے گژھُن تہٕ تَتھ چھِ پٮ۪وان سُہ مطلب اَنُن تہٕ اگر مطلب زیادٕ کینٛہہ اٮ۪مرجَنسی ٲس تیٚلہِ چھِ مطلب کیٛاہ چھِ وَنان تم گرَے اِوان تم گَرِ مطلب اَسہِ ٹھیٖک کَران اگر نہٕ أسۍ مطلب تور ہٮ۪کو وٲتِتھ کِہیٖنۍ تِم چھِ اَسہِ کَران یہِ ہٮ۪لٕپ کہِ تِم چھِ یِوان اَسہِ یوٗرۍ مطلب کَرَن چھِ أسۍ فون وون ٹھیٖک ییٚتی یا کمپیوٗٹر آسہِ یا کانٛہہ تہِ اِشوٗ آسہِ یا مطلب سٲنِس یِم یِم تہِ مطلب اٮ۪لٮ۪کٹِرٛکَل چیٖز ویٖز چھِ تٕمَن چھِ تم مطلب پرٛووایڈ کَران اَسہِ تہٕ أسۍ چھِ مطلب تمَن نِش واریاہ مطلب سٮ۪ٹسفاے